اَسلام علیکُم مےٚ اوس اوٚنمُت گۄڈنیُک پرٛوڈَکٹہٕ نوکیا سِکسٹیٖن شُراہ شیٚتھ موبایِل ییٚمہِ ساتہٕ نہٕ اینٛڈرایِڈ فون مارکیٹَس منٛز ٲسۍ تِتھٕ پٲٹھۍ کِہیٖنٛۍ تِکیٛازِ تۄہہِ چھُو سارِنٕے پَتہٕ کیٛاہ چھِ اتھ وَنان ییٚمہِ ساتہٕ یور ٹیٚلیکوم کَمپٔنیٖز آیہِ تہٕ گۄڈٕنٮ۪تھ ٲسۍ نوکیِہٕکۍ فون چَلان جاوا سیٹ تہٕ مےٚ تہِ اوٚن گۄڈٕنیُک پرٛوڈَکٹہٕ کیٛاہ چھِ اتھ وَنان اَصۭل پٲٹھۍ یَتھ منٛز مےٚ فِکِر ٲس نوکیا شُراہ شتھ تَمہِ ساتہٕ اوسُس بہٕ ٹُویلتھٕ کٕلاسَس پَران تہٕ ییٚمہِ ساتہٕ مےٚ یہِ نوکیا شُراہ شیتھ فون روٚٹ بہٕ اوسُس واریاہ ایٚکسایٹِنٛگ واریاہ خۄش اوسُس بہٕ تہٕ ییٚمہِ ساتہٕ مےٚ یہِ فون روٚٹ تہٕ واریاہ پیار گوٚو مےٚ اَتھ فونَس سۭتۍ کیٛوٗںٛکہِ وقت اوس سُے آ بہٕ اوسُس اَتھ فونَس مطلب کھبی کھول کہِ دیکھتا تھا بیٹری کٔڈِتھ کُنہِ ساتہٕ اوسُس بہٕ وُچھان ہُتھٕ پٲٹھۍ تہِ یہِ کُنہِ ساتہٕ اوسُس وُچھان بیٹری کٔڈِتھ تہِ تہٕ واریاہ کِیَر اوسُس بہٕ اَتھ فونَس کَران ییٚمہِ ساتہٕ مےٚ یہِ فون اِستعمال کوٚر مےٚ باسٮ۪و یہِ واریاہ اَصٕل مطلب چارٕج چارجَس اوسُس نیران ٹایم یا مِثال کے طور پَر واریاہ اَصٕل لُکِنٛگ تہِ اوس مطلب کیٛاہ چھِ اَتھ وَنان ییٚمہِ ساتہٕ بہٕ یہِ فون چلاوان اوسُس تہٕ اَکثر اوسُس بہٕ نِوان یہِ فون مطلب مارکیٹ تَتہِ اوسُس بہٕ اَتھ لوڈ کَرناوان ڈِفرَنٹہٕ رِنٛگ ٹونٕز کمپیوٗٹَرَس پٮ۪ٹھ تِکیٛازِ تِمَن دۄہَن ٲس نہٕ سۄ فیسَلٹی کہِ مطلب نٮ۪ٹ اوس چَلان یا باقٕے چیٖز اوس بہٕ اوسُس آرام سان یہِ فون کَرَن اِستعمال تہٕ بَڈٕ پیار اوس مےٚ اَتھ فونَس سۭتۍ تہٕ اَمہِ فونُک اِستعمال کوٚر مےٚ تقریٖباً تقریٖباً أکِس ؤرۍیَس تہٕ یہِ فون چھُس بہٕ چَلاوان بَڈٕ پیارٕ سان أتھۍ منٛز کیٛاہ لوگ مےٚ یہِ فون کیٛاہ چھِ اتھ وَنان اَصل پٲٹھۍ مطلب یوٗتاہ بہٕ اَتھ کِیَر اوسُس کَران مطلب بہٕ اوسُس دَپان نہَ وۄنۍ گَژھِ نہَ مےٚ یہِ اَتھ منٛز پٮ۪ون بہٕ کَتہِ اَنہٕ پَتہٕ بدل فون مگر وقت یتھُے گُزران روٗد یہِ فون کوٚر مےٚ اِستعمال پَتہٕ روٗد نہٕ مےٚ تیٛوٗتاہ مطلب اَتھ منٛز اِنٹرسٹہٕ کیٚنٛہہ کہِ مطلب وۄنۍ تھاوٕ بہٕ یہِ فون کَنٹِنیو یا کیٚنٛہہ بَٹ مگر ایٖژ ہَن اوس کہِ مطلب بہٕ اوسُس یہِ فون کَنٹِنیووسلی اِستعمال کَران لگاتار کوٚر مےٚ یہِ اِستعمال أکِس ؤرۍیَس بَڈٕ پیارٕ سان چاہے مِثال کے طور پَر کال کَران بہٕ اَمہِ پٮ۪ٹھٕ واریاہ اَصٕل کٕٔلیَر آواز ٲس یِوان صاف آواز ٲس یِوان چاہے بہٕ کیٛاہ چھِ اتھ وَنان اَتھ پٮ۪ٹھ کیٛاہ چھِ اتھ وَنان ٹیوٗن بوزٕ ہا تَتھ منٛز تہِ ٲس کٕلیَر آواز یِوان یا مطلب ییٚمہِ ساتہٕ کیٛاہ چھِ اَتھ وَنان اَمِکۍ یِم ٲسۍ وُچھان أسۍ نٮ۪ٹ ؤرٕک نیٹ ؤرٕک مطلب کوتاہ سِٹرانٛگ اوس اَتھ مضبوٗط نیٹ ؤرٕک کَنیکٹیٛوِٗٹی سۄ تہِ ٲسۍ اَتھ واریاہ اَصٕل تہٕ روٗدُس بہٕ یہِ اَصٕل پٲٹھۍ یہِ پرٛوڈَکٹہٕ کَران اِستعمال مطلب یہِ نوکیا شُراہ شتھ موبایِل فون نوکیا شُراہ شیتھ موبایل فون اوس مےٚ بُلیک کَلرَس منٛز تَمہِ ساتہٕ اوٚنمُت تہٕ بَڈٕ اَصٕل فون اوس واریاہ مطلب اَصٕل فون اوس بیٹری اوسُس ٹایِم نیران یا مطلب کیٛاہ چھِ اَتھ وَنان باقٕے میٛٲنۍ دوس یِم تمہِ وقتہٕ تہِ مےٚ دوس ٲسۍ تِمو کوٚر سُہ پَسنٛد تِمَن آو سُہ فون پَسنٛد تِم ٲسۍ دَپان نَہ یہِ کَتہِ اوٚنُتھ ژ ےٚ مطلب یہِ کِتھٕ پٲٹھۍ چھُکھ ژٕ چلاوان تہٕ پَتہٕ رَس رَس رَس رَس یُتھُے وقت روٗد مطلب برٛونٛٹھ برٛونٛٹھ پَکان ؤری ہیوٚتُن اَتھ فونَس وۅنۍ نَٔزدیٖک یُن بَڈٕ تَمہِ ساتہٕ تہِ اوسُس بہٕ یہِ پیارٕ سان یہِ فون چَلاوان بَڈٕ اَصٕل پٲٹھۍ مےٚ ٲس نہٕ کٕہیٖنٛۍ تہِ مطلب کیٛاہ چھِ اتھ وَنان اَتھ فونَس کیٚاہ چھِ اتھ وَنان مطلب باسان کانٛہہ پرٛابلِم یا مطلب مےٚ گٔے اَتھ فونَس کانٛہہ پرٛابلِم نہَ مےٚ سۭتۍ اوس دوس اَکھ تَمہِ ساتہٕ تٔمۍ تہِ اَنیاو مۓ سۭتۍ یہِ فون ییٚمِس شٔے ریٚتۍ سُہ فون خراب گوٚو تہٕ اَکہِ ساتہٕ پٮ۪وُس ؤسۍ باتھ روٗمَس منٛز تہٕ گووس خراب مگر میٛون فون روٗد چلان کَنٹِنیووسلی بَڈٕ پیار کوٚر مےٚ تَتھ فونَس تہٕ اَکثر اوسُس بہٕ تَمہِ پٮ۪ٹھ کیٛاہ چھِ اتھ وَنان ییٚمہِ ساتہٕ تہِ بہٕ نیرٕہا مطلب سُہ وَقتٕے اوس تِتھُے مطلب ییٚمہِ ساتہٕ تھٮ۪کان ٲسۍ مان ژٕ مےٚ ہَسا اوٚن فون گامَس منٛز ٲسۍ نیران وُچھنہِ فلَٲنۍ نَفرَن اوٚن فون فِستٲنۍ نَفرَن اوٚن فون تُہۍ ہیٚکِو پانہٕ اِمیجِن کٔرِتھ کہِ مطلب سُہ وقت کیٛاہ اوس کِتھٕ پٲٹھۍ ٲسۍ لوٗکھ مان ژٕ برٛونٛٹھ برٛونٛٹھ اِستعمال کَران یِم فون تہٕ بَڈٕ پیارٕ سان اوسُس بہٕ یہِ فون کَران اِستعمال أکِس ؤرۍیَس کوٚر مےٚ یہِ اَصٕل پٲٹھۍ اِستعمال کانٛہہ تہِ دِقعت آیہِ نہٕ مےٚ اَتھ فونَس منٛز بَڈٕ پیارٕ سان تہٕ بَڈٕ دِلچَسپی سان اوسُس بہٕ سُہ فون چَلاوان